وعلیکُم سلام اہن حَظ اۭں أسۍ چھِ ہوم ڈیلِوری پلو سوٗزان ادٕ ٹھیٖکھ حَظ چھُ یِم آز ٹرینڈ منٛز وٕنکٮ۪س چلان چھِ تہٕ بہٕ کرٕ آرڈر کینٛہہ نہ حَظ چھُ نہٕ ٹھیٖکھ چھُ ہوم ڈیلوری چھِ حَظ سوٗزٕنۍ تِمہٕ ادٕ ٹھیٖک حَظ ٹھیٖک حَظ چھُ